ہیلو اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھُو حظ تُہۍ چھُو حظ غلام حسن ٹھیٖک تُہۍ ؤنۍ تَو مےٚ یہِ بہٕ حظ چھَس سالہِ ہا مےٚ ؤنۍ تو تُہۍ یہِ تۄہہِ لگیو نا اوترٕ یہِ کٲم یَتھ یہِ بَنڈَس یہِ پرٛوجَکٹ اوسوٕ تۄہہِ اوترٕ روٚٹمُت رٮ۪تھ برونٛٹھ سانہِ سانہِ جایہِ نزدیٖک تٔتھی اوسوٕ تَتھ سُہ بَنٛڈٕ اکھ سُہ کۄلہِ کۄلہِ اہن حظ کۄلہِ اَہَن حظ آ تَتھ لاجیو تۄہہِ کٲم گۄڈنِکٮ۪ن دۄہَن حظ ٲس ٹھیٖک چَلَن تَتھ کٲم اَصٕل پٲٹھۍ یِم یہِ موزوٗر ٲسۍ تِم تہِ ٲسۍ اَصٕل پٲٹھۍ کَرَان کٲم میٹیٖریَل تہِ اوس ٹھیٖک ٹایمَس پٮ۪ٹھ واتان مگر پٔتِم زٕ ترٛےٚ دۄہ گٔے تِم چھِ یہِ تِمَن نہ حظ چھُ میٹیٖریَلٕے تِمَن موزوٗرَن توتَن واتَن کِہیٖنۍ تِم چھِ آسان

اَہَن حظ آ باجِر واجِر اَہَن حظ تۄہہِ اوسوٕ اکھ زٕ ٹِپَر ترٛٲمٕتۍ ٹھیٖک ٹھیٖک

اَہَن حظ آ تِم تہِ چھِ شیشتٔرٛوٗ آسان ٹھیٖک

ٹھیٖک اَہَن حظ آ تَتھ لَگہِ تَتھ چھُ واریاہ ٹھیٖک اچھا ٹھیٖک تہٕ تۄہہِ چھو پَتہٕ تیٚلہِ حظ کٔرۍ زیٚو تُہۍ کٲم نہ پَگہہ ییٖزیٚو تُہۍ ضروٗری اوٚتَن تیٚلہِ تِکیٛازِ بہٕ تہِ چھَس یِمَن پَنٕنۍ کِنۍ یِمَن موزوٗرَن اَتٮ۪ن وَنان آسان تُہۍ کٔرِو کٲم تُہۍ کٔرِو ہُہ تُہۍ کٔرِو یہِ مگر تِم تہِ کیٛاہ کَرٮ۪ن بِچٲرۍ ییٚلہِ نہٕ نہ حظ تِمو کھٔنِتھ مۄکلو راتھٕے تِمو مَکلوو عٲدی اَکہِ بَجہِ تَتہِ پٮ۪ٹھَے ٲسۍ پَتہٕ تِم پیاران میٚٹیٖریَلَس ٹھیٖک ٹھیٖک ٹھیٖک چھُ ٹھیٖک چلو ٹھیٖک چھُ تیٚلہِ اَہَن حظ بولڈَر ہَے لاگہِ تَتھ آ آ ٹھیٖک می مضبوٗطی موٗجوٗب تہِ لگیٚس ضروٗری تَمہِ موٗجوٗب بَچہِ بیٚیہِ پَتہٕ باجر واجَر تہِ ہَپٲرۍ

چلو چلو ٹھیٖک تیٚلہِ ییٖزیٚو تُہۍ صُبَحن یوٚتھٕے تہٕ چلو بِہِو رۄبَس حَولہٕ